پانژھ نمبر حظ چھِ دہہِ پیٹھٕ دہن لچھن تامتھ اِتھٕ پٲٹھۍ یعنے اتھ منٛز چھِ یِوان آ آ ہتھ تہِ ییہِ اتھ منٛز اکھ نمبر آ ساس تہِ حظ ییہِ اتھ منٛز اکھ نمبر تہٕ بیاکھ نمبر حظ یِیہِ اتھ منٛز دہ ساس تہِ وُہ ساس تہِ یِیہِ اتھ منٛز اکھ نمبر تہٕ لچھ تہِ یِیہِ اتھ منٛز اکھ نمبر